کۄلگٲمِس منٛز تہِ چھُ موسُم خۄشگوار روزان تہٕ یِتھ پٲٹھۍ باقی علاقَن منٛز چھُ موسَم روزان تِتھ پٲٹھۍ چھُ سٲنِس کۄلگٲمِس منٛز تہِ موسَم روزان تہٕ آز کَل اَگر بہٕ کَتھ کَرٕ یِتھۍ پٲٹھۍ سری نَگرس یا باقی بۄن علاقَن یا نارتھ علاقَن ہٕنٛز کٔشیٖر ہِنٛدٮ۪ن ہٕنٛزکَتھ کَرٕ باقین ڈسٹرکن ہٕنٛز کَتھ کَرٕ تَتہِ چُھ تھوڑا گرُم روزان زیادٕ تِکیٚازِ یُس یہِ سون یہِ کۄلگوم ایٚریا چھُ یہِ چھُ تھوڑا پہٲڑی علاقہٕ تہٕ اَمہِ سۭتۍ چھُ اکھ اَتھ چھُ زیادٕ پہٲڑ یورٕ تہٕ تَمہِ سۭتۍ چھُ اَتھ یُس یہِ تاپمان چھُ یُس یہِ گرمی چھِ سۄ چھِ تھوڑا کَم روزان تہٕ اَگر بہٕ ونٛدٕچ کَتھ کَرٕ وَنٛدَس منٛز چھُ اَتھ شیٖن واریاہ زیادٕ سٲنِس علاقَس پیوان تہٕ تَمہِ سۭتۍ کیٚاہ چُھ تَمہِ سۭتۍ چھُ سردی سٲنِس علاقَس زیادٕ روزان تہٕ شیٖن چھُ واریاہَس کالَس روزان بیٚیہِ کۄلگامِکۍ یِم ہیٚرِم ایٚریا چھِ دمہال سایڈ چھُ یا بہٕ اَگر کَتھ نوٗرآباد سایڈ چھُ تَتہِ چھُ پیوان واریاہ زیادٕ شیٖن تَتہِ چھُ آسان تقریٖبَن مارچس مرچہِ کِس رٮ۪تھس تام شیٖن واریاہ زیادٕ برۄنٛہہ پٲنژھ سَتھ پٔھٹ شیٖن تہٕ اَگر بہٕ بہارٕچ کَتھ کَرٕ آز کل چھُ بہارَس منٛز چھُ زیادٕ پَہم مٲنۍتو تُہۍ گرمی آسان تہٕ زٕ ترے ؤری ہیٚتھ گے زیادٕے پَہم گرمی بیٚیہِ تہِ گرمی منٛز گوٚو اِضافہٕ تہٕ پَنٕنہِ لایفہِ منٛز پَنٕنہِ یَتھ زنٛدگی منٛز چھُ مےٚ اَکہِ دوہ وٕچھمُت زٕ ساس تہٕ ژۄدہَس منٛز آو سہلاب یُس اَچانَک سہلاب آو سیپٹمبر زٕ ساس ژۄدہَس منٛز تَمہِ سۭتۍ گے واریاہ زیادٕ سٲنِس علاقَس منٛز تہٕ کٔشیٖر ہٕنٛدٮ۪ن باقین علاقَن منٛز تہِ واریاہ زیادٕ واریاہ زیادٕ مٲنۍتو تُہۍ خرٲبی تہٕ سورُے گوٚو تیٚہس نیٚہس تہٕ یہِ کَمہِ سۭتۍ گوٚو یہِ گوٚو یُس مٲنۍتو تُہۍ چیٚنٛج گے کلیمیٹ چینٛج یا موسمیاتی یِم چینج گے تَمہِ سۭتۍ کیٚاہ گوٚو روٗد پیٚوو تمہِ دوہ زیادٕ یہِ تَمہِ کہِ وجہہ سۭتۍ پیٚوو آو سہلاب سٲرسی علاقَس منٛز تہٕ سٲنِس علاقَس منٛز تہِ آو واریاہ زیادٕ سہلاب کۄلگامہِ یَتھ منٛز تہٕ آز کَل چھُ بیٚیہِ گرُم واریاہ زیادٕ اَمیُک مین یُس وجہہ چھُ سُہ چھُ پُلوشن گے زیادٕ تَمہِ کہِ وجہہ سۭتۍ گے گلوبل وارمِنگ ہُنٛد اَثر زیادٕ تہٕ جنٛگل آے بیٚیہِ ژٹنہٕ جنٛگلو سۭتۍ اوس روزان سون یہِ علاقہٕ ٹھنٛڈ تہٕ تَمہِ سۭتۍ کیٚاہ گوٚو تَمہِ سۭتۍ گوٚو یُس یہِ یُس یہِ ٹریمپیچر چھُ سُہ ہُریو زیادٕ پَہم